اَسَلامُ علیکُم اہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک بالکل بالکل شُکُر شُکُر خۄدایَس کُن اَسہِ حظ اوس تُہٕنٛدِس ریسٹورنٛٹَس منٛز یُن اہَن حظ مےٚ حظ چھِ گَرِکۍ سۭتۍ باقی گَرِکۍ تِم چھِ یَژھان اَز یَکجہ گژھہاو اَتھ تُہٕنٛدِس ریسٹورنٛٹَس منٛز کھٮ۪مہٕ ہا چٮ۪مہٕ ہا تہٕ اِمہٕ ہا وارٕ کارٕ گَرٕ اہَن حظ اہَن حظ تُہۍ تۄہہِ کَریامو امہِ باپَتھ فون مےٚ اوس تۄہہِ پرٛژھُن کہِ اَتہِ چھا ییٚلہِ أسۍ یِمو اَتہِ چھا روزیٛا سانہِ خٲطرٕ اَصٕل جاے مطلب اَتہِ ما آسہِ زیادٕ بیٖڑ ییٚمہِ سۭتۍ میٛٲنۍ فیملی پٮ۪ٹھ مطلب اثر پیٚیہِ اَسہِ ما پیٚیہِ اَتہِ پٮ۪ٹھ پَتہٕ واپَس یُن اچھا اچھا گوٚو موجوٗد جاے چھِ اَسہِ یۭژ ٹھیٖک ٹھیٖک أسۍ یِمو آ أسۍ یِمو اَز فیملی سۭتۍ اوٗرۍ تُہۍ ہیٚکوَ مےٚ ؤنِتھ ٹایمِنٛگ کیٛاہ روزِ اَتہِ اَتہِ کیٛاہ روزِ وقت کیٛاہ روزِ اَسہِ یہِ أسۍ کَمہِ ٹایمہٕ یِمو کَمہِ وقتہٕ أسۍ یِمو کَمہِ وقتہٕ چھِ یہِ تُہُنٛد یہِ ریسٹورنٛٹ بند گژھان اچھا شُکریہ شُکریہ یہِ گٔے تُہٕنٛز مہربٲنی آ آ بالکل تُہۍ ؤنۍتو مےٚ اگر أسۍ یورٕ گَرِکٮ۪ن سۭتۍ یِمہٕ بہٕ گاڑِ منٛز تُہۍ ہیٚکہٕ وَ مےٚ ؤنِتھ یہِ گٲڑۍ کَتہِ تھاو بہٕ پَتہٕ نیٚبرٕکٮ۪ن چھا تُہٕنٛدِ ریسٹورنٛٹ نٮ۪برٕکٮ۪ن چھا گاڑِ میٛانہِ یٲژ جاے یَتھ جایہِ مےٚ گٲڑۍ روزِ آرام سان یُتھ پَتہٕ أسۍ واپَس تہِ نیرو اَسہِ پیٚیہِ نہٕ کانٛہہ مُشکلات بٕتھِ ٹھیٖک اچھا گوٚو تُہۍ تھٲیِو سانہِ خٲطرٕ گاڑِ ہٕنٛز جاے تہِ بندوبست کٔرِتھ ٹھیٖک ٹھیٖک یہِ گوٚو تُہُنٛد مہربٲنی آ آ آ آ أسۍ واتو ٹایمَس پٮ۪ٹھ أسۍ واتو ٹایمَس پٮ۪ٹھ تُہۍ تھٲیزیو سون ٹیبٕل اَتٮ۪س رٔٹِتھ أسۍ یُتھُے یِمو اَسہِ گژھِنہٕ پیوٚن ژھانٛڈُن کینٛہہ ٹھیٖک ٹھیٖک یہِ گوٚو تُہٕنٛز براے مہربٲنی ٹھیٖک گوٚو گاڑِ یٲژ تہِ روزِ جاے تہٕ میٛانٮ۪ن گَرِکٮ۪ن تہِ پیٚیہِ نہٕ کانٛہہ مُشکلات بٕتھِ گوٚو ٹھیٖک ٹھیٖک ٹھیٖک آ آ أسۍ کَرو اَز چَکَر شُکر شُکُر شُکُر شُکُر آ سٲری ٹھیٖک اَدٕ سا ٹھیٖک ٹھیٖک ٹھیٖک تیٚلہِ کَرو أتی مُلاقات پَتہٕ آ گَرِکۍ سۭتۍ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ أسۍ تہِ یِمو بےخوف یِمو أسۍ ٹھیٖک اَدٕ سا ٹھیٖک چھِ اَسَلامُ علیکُم